شَتوُہ جنؤری کُنوُہ شیٚتھ سَتٲجی پانٛژھ نومبر کُنوُہ شیٚتھ نَمنَمَتھ ژور اپریل زٕ ساس تہٕ زٕ ژور اشہِ اگست زٕ ساس تہٕ سَتھ پنٛداہ دَسمبر زٕ ساس تہٕ نو